پٲنٛژ نَمبَر یِم زَن کہِ بہٕ وَنہٕ دَہیہِ پؠٹھ دَہَن لَچھَن تام اَکھ ساس پانٛژتٲجی اَکھ لَچھ ترٛووُہ ساس اَکوَنٛزاہ ژور لَچھ سَتھ لَچھ ترٛووُہ ساس شےٚ ہَتھ تہٕ اَکوَنٛزاہ نَو لَچھ ترٛوَنٛزاہ ساس ژور ہَتھ تہٕ ترٛوہٲٹھ